مےٚ سا چھِ سٮ۪ٹھاہ خۄش پسنٛد فِلم قٲدِر خانٕنۍ فِلم آسان یَتھ یَتھ منٛز ہَسا یَتھ منٛز ہَسا چھُ یہِ گووِینٛدا یہِ کَران کٲم تٔمۍ ہَسا چھِ آسان ہیٖرو بنوومُت سُہ ہسا چھُ ہس سُہ ہسا چھُ قٲدِر خانس سۭتۍ کٲم کَران سُہ ہسا چھُ بَڈٕ اَصٕل پٲٹھۍ ڈانٕس ہاوان نَژُن ہاوان تَتھ فِلمہٕ ناو تَتھ ہَسا چھُ فِلمہٕ ناو آنٛٹی نمبر وَن تَتھ منٛز ہَسا چھِ قٲدِر خان ریکارڈ وَنان سَترگن سَترگن سُہ ہسا چھُ مےٚ بَڈٕ خۄش پسنٛد سان سُہ ہسا چھُ وارِیاہن لوٗکن سُہ خۄش سُہ ریکارڈ گَنان گَژھان بیٚیہِ ہَسا چھُ اَصٕل پٲٹھۍ قٲدِر خان ڈانٕس ہاوان بیٚیہِ حظ چھُ گووِینٛدا اَصٕل پٲٹھٮ۪ن رِ گووِینٛدا اَصٕل پٲٹھۍ نَژان کَران گووِینٛدن ہَسا چھِ ہیٖرویِنۍ آسان بناومٕژ سۅ ہسا چھِ قٲدٕر خانس سۭتۍ نَژان مگر قٲدِر خانس نہَ حظ چھِ پَے آسان یہِ چھِ ہیٖرایِن یہِ یہِ چھُ مرٕد سُہ حظ چھُ آسان گووِینٛدا تٔمۍ ہَسا چھِ آسان ہیٖرویِن بنٲومٕژ مگر سُہ ہسا چھُ بڈٕ ژُکہِ سان پَژھِ سان قٲدِر خان قٲدِر خانس سۭتۍ نَژان ڈانٕس کَران کٲم کَران تِم ہَسا سۅ بَڈٕ کِردار رول اَدا کَران سُہ حظ چھُ وارِیاہ قٲدِر خان اَصٕل پٲٹھۍ یہِ سترگن سَترگن ریکارڈ کَران فلمہِ ہَسا چھُ ناو آنٛٹی نمبر وَن سۅ ہَسا چھِ سٮ۪ٹھاہ مےٚ پسنٛد یِوان سُہ ہسا چھُ بڈٕ پسنٛد دار سُہ ریکارڈ وَنان سَترگن سَترگن سُہ ہسا چھُ بَڈٕ ژُکہِ سان سُہ فِلم کَران یہِ اَدا سُہ رول کَران اَدا قٲدِر خان تَتھ منٛز بیٚیہِ حظ چھُ گووینٛدا تَتھ منٛز آسان ہیرویِن بنٲوِتھ سُہ سا چھُ قٲدر خانس سۭتۍ ڈرا ڈانٕس کَران بیٚیہِ ہَسا چھُ نَژان بیٚیہِ ہَسا چھُ قٲدِر خان وَنان تَتھ منٛز ریکارڈ سَترگن سَترگن سَترگن فِلمہِ ہَسا چھُ ناو آنٛٹی نمبر وَن آنٛٹی نمبر وَن تِم ہَسا چھِ اَصٕل پٲٹھۍ نَژان تہٕ ڈانٕس ہاوان ٹی وی ین پنٕنٮ۪ن منٛز ہَسا چھِ لوٗکھ سۅ فِلم آسان وُچھان یہِ قٲدِر خان کِتھٕ کٔنۍ چھُ نَژان آسان أمِس ہیٖروینہِ سۭتۍ گووینٛداہس سۭتۍ سُہ کِتھٕ پٲٹھۍ چھُ آسان نَژان أمِس ہیٖروینہِ سۭتۍ تِم کِتھٕ کٔنۍ چھِ آسان ریکارڈ وَنان آنٛٹی نمبر وَن آنٛٹی نمبر وَن چھِ فِلمہِ ناو قٲدِر خان کِتھٕ کٔنۍ چھُ وَنان ریکارڈ سَترگن سَترگن سَترگن تِم ہَسا چھِ بڈٕ اَصٕل پٲٹھۍ یہِ ریکارڈ وَنان یہِ ڈانٕس کران تِم ہسا چھِ اَصٕل پٲٹھۍ یہِ رول اَدا کَران